اتھو سۭتۍ چھِ کٔشیٖر منٛز واریاہ کامہِ یِوان کرنہٕ یتھ منٛز سٕژٕ کٲم آرِ کٲم گدٕ کٲم رۄفہٕ کٲم قٲلیٖن کٲم تہٕ بییٚہِ سٕژٕ کٲم چھِ یِوان کرنہٕ امہِ علاوٕ چھِ چھانہٕ کٲم دٔسۍلہٕ کٲم یِوان اتھو سۭتۍ کرنہٕ تہٕ بییٚہِ چھِ پھیٚرن یُس کٲشٕر مذہبُک اکھ أہم حصہٕ چھُ یٖٚمہِ سۭتۍ اکھ کٲشُر چھِ أسۍ چھ پرزناونہٕ یِوان تیٚمہِ علاوٕ چھِ بییٚہِ کٲشر زنانہٕ تِلہٕ پھیٚرن لاگان قمیض یزار چھِ لاگان مہنی تہٕ فراک یزار چھِ لاگان زنانہٕ مہنی کشمِلانو فراک تہٕ پھیٚرن چھُ یِوان لاگنہٕ ؤندۍ وۄندس ییٚمہِ سۭتۍ گرم چھُ روزان انسان تہٕ تۭر چھِ کم لگان کھراو چھِ أسۍ بہرس منٛز استعمال کران فوم بوٗٹھ چھِ أسۍ وۄندس منٛز استعمال کران یتھ منٛز گرم چھِ کھور روزان